مےٚ کَرے اوترٕ آرڈَر تہٕ اَتھ اوس یِمو تھوٚمُت ڈلؤری ٹایِم لگ بگ وُہ دۄہ مےٚ دوٚپ ٹھیٖک چھُ کینٛہہ چھُنہٕ پَرواے وُہ دۄہ چھُ پیٛارُن کیٛازِکہِ اَتھ چھِ ڈلؤری لگان ٹایِم اَمہِ پَتَنَے گٔے کٲم وُہ دۄہ گٔے یِمَن حظ چھِ مےٚ اَتھ دوران کٔرۍمٕتۍ فون مٮ۪سیجہِ واریاہ واریاہ چیٖز مگر یِم یِمو دیُت نہٕ رٮ۪سپونٛڈ رٮ۪سپانٛڈا دیُت نہٕ یِمو کِہیٖنۍ اَمہِ پَتہٕ کٔر مےٚ کٲم مےٚ کٔر سٮ۪لَر ڈٮ۪لؤری کَمپٔنی یُس چھِ تَتہِ کٔر مےٚ کَمپٕلینٛٹ اَتھ کیٛازِ حظ گوٚو ڈِلے دوٚپمَس اَتھ کہ کیٛازِ گوٚو یوٗتاہ ڈِلے اَتھ گوٚو لگ بگ واریاہ وُہ دۄہ ٲسۍ یِمو دِتمٕتۍ اَتھ گوٚو رٮ۪تھ رٮ۪تھ رٮ۪تَس چھُس بہٕ یِمو پریشان کوٚرمُت واریاہ زیادٕ گۄڈٕنٮ۪تھٕے وُہَن دۄہَن پیٛاریوس بہٕ کانٛہہ تہِ مٮ۪سیج نہٕ کانٛہہ تہِ کِہیٖنۍ نہٕ وُہَن دۄہَن پیٛاریوس بہٕ آو نہٕ کِہیٖنۍ پانٛژھ دۄہ گٔے بیٚیہِ مےٚ کوٚر مٮ۪سیج مےٚ کٔر فون رِپلَے نہٕ کِہیٖنۍ اَمہِ پَتہٕ کٔر مےٚ کٲم گٔے تٕرٛہ دۄہ تٕرٛہ دۄہ بہٕ چھُس بیٚیہِ ٹرٛاے کَران کہِ اَتھ گژھِ ہا نہ فون وون ہُہ یہِ مگر اَتہِ گوٚو نہٕ کِہیٖنۍ اَمہِ پَتہٕ ہے کٔر مےٚ کٲم اَمہِ پَتہٕ گٔے کٲم مےٚ حظ کٔر جِنابِ عٲلی کٲم مےٚ لَگوو ڈٮ۪رٮ۪ک فون کَمپٔنی والٮ۪ن تہٕ مےٚ کوٚر یِمَن سۭتۍ کَتھ یُس سٮ۪لَر اوس تٔمِس لَگو مےٚ فون ڈٮ۪رٮ۪ک دوٚپمَس ہے مےٚ ؤنۍتو تُہۍ اَگر مےٚ وُہ دۄہ اوس پیٛارُن اَتھ پرٛوڈَکٹَہ یہِ وُہ دۄہ ٲس ڈِلؤری مگر یوٗت ڈِلے کیٛازِ گوٚو یہِ اَتھ کیٛازِ لوٚگ یوٗتاہ ٹایم یہِ کیٛاہ وَجہ تِمو ووٚن تورٕ دوٚپُکھ ہے اَتھ حظ چھِ مَزٕ گژھان پرٛابلِم ہوٗ یہِ ہُتھ کٔنۍ یِتھ کٔنۍ ساری ہُہ ہُتھ کٔنۍ معٲفی ہُہ یہِ دوٚپمَس ہے نہ نہ نہ نہ نہ نہ یہِ چَلیو نہٕ کینٛہہ بہٕ لَگاوو بہٕ کَرو ہیٚرِ کَمپٕلین تہٕ یوٗتاہ ڈِلے کیٛازِ ڈِلے تہِ گوٚو پوٚزُے چلو مےٚ مون پانٛژھ دۄہ زَنہٕ گوٚو رٮ۪تھ یوٗتاہ کیٛاہ بیٚیہِ فون کَران فون نہٕ تُلانٕے مٮ۪سیج کَران رِپلَے نہٕ دِوانٕے دوٚپمَس تۄہہِ کوٚرووس بہٕ مجبوٗر کَمپٕلین کَرنہٕ خٲطرٕ اَمہِ پَتہٕ گٔے کٲم تٔمۍ تٔمۍ کوٚر صحیح تٔمۍ ووٚن دوٚپُن ہے تُہۍ ؤنِو مےٚ آرڈَر کَر چھُو تۄہہِ کوٚرمُت کیٛاہ مطلب کٔژِ بَجہِ کیٛاہ اوسُہ دوٚپمَس یِتھ کٔنٮ۪تھ حظ اوس یَتھ ڈیٹَس پٮ۪ٹھ اَسہِ کوٚرمُت تُہۍ وٕچھِو پانَے آز کیٛاہ چھُ مےٚ کٔر کٲم مےٚ مےٚ تُل فوٹو تَمیُک یُس مےٚ آرڈَر اوس کوٚرمُت تَتہِ اوس مےٚ تھوٚمُت سُہ پانسٕے اَتہِ کاکُد تہٕ مےٚ تُل تتھ فوٹو مےٚ کوٚر أمِس یہِ وَٹسیپس پٮ۪ٹھ سٮ۪نٛڈ دوٚپمَس ہے وٕچھ سا مےٚ کیٛاہ چھا دوٚپُن ہے اَہن حظ آ اَسہِ حظ چھِ غلطی دوٚپمَس آ دوٚپمَس تھاو یی اوس مےٚ ضوٚرَتھ وۄنۍ ترٛاوو نہٕ بہٕ تُہۍ کینٛہہ وۄنۍ چھَڑو نہٕ کِہیٖنۍ نہٕ مےٚ کٔر کٲم مےٚ کیٛاہ با لَگوو اَتھ ہیوٚرٕ فون ڈایریٚک دوٚپمَس یِتھ کٔنٮ۪تھ ہہ چھِ سٮ۪لَر بیٚیہِ چھِ کانٛہہ مَطلَب یہِ کَران یِمو ہَے کوٚر واریاہ ڈِلے مےٚ گوٚو واریاہ زیادٕ تِمَن سۭتۍ یہِ بَکواس واریاہ زیادٕ واریاہ زیادٕ بکواس گوٚو مےٚ تِمَن سۭتۍ تہٕ تَمہِ پَتَنَے گٔے کٲم یِمو گوٚو وۄنۍ بَکواس وکواس ہُہ یہِ ژوٚٹ مےٚ فون أتھۍ مَنٛز گٔے کٲم مےٚ چھُ پَتہٕ یِوان بَرابر یِہوٚے

ژور گٲنٛٹہٕ ترٛےٚ گٲنٛٹہٕ گٔژھِتھ چھُ مےٚ یِوان فون یہوٚے سٮ۪لَر چھُ مےٚ کَران فون دَپان چھُ مےٚ اَسہِ حظ گٔے غلطی اَسہِ حظ گٔے یِتھ کٔنۍ یِتھ کٔنۍ وۄنۍ گٔے معٲفی دوٚپمَس ہے یہِ ژٕ کیٛاہ معٲفی وَنان چھُکھ مےٚ ژےٚ چھُے نہٕ خیالٕے دوٚپُن ہے وۄنۍ حظ معٲفی ہُہ یہِ بہٕ حظ سوزَے یہِ یِتھ کٔنٮ۪تھ أزی حظ سوزَے بہٕ دوٚپُن پَگاہ سوزَے گۄڈٕنٮ۪تھ دوٚپمَس نہ نہ نہ نہ نہ نہ دوٚپُن ہے بہٕ حظ سوزَے أزی بہٕ حظ کَرو ہُہ یہِ بہٕ حظ کَرٕ یِتھ کٔنۍ تَمہِ پَتہٕ گٔے کٲم زٕ گٲنٛٹہٕ گٔے تہٕ ڈِلؤری وٲژ امہِ پَتہٕ اوس یہِ آمُت أتھۍ سۭتۍ پانَے دوٚپُن ہے مےٚ حظ گٔے غلطی مےٚ دیٖزیو معٲفی ہُہ یہِ ہُتھ کٔنۍ یِتھ کٔنۍ دوٚپمَس یہِ نہ آیَنٛدٕ کٲنٛسہِ سۭتۍ کَرَکھ کیٚنٛہہ نَتہٕ چھَڑتھ نہٕ بہٕ کیٚنٛہہ بہٕ تارَے فِکرِ تی کَریو مےٚ تہٕ پَتہٕ تٔمِس تہٕ مگر پَتہٕ مٔنٛج تٔمۍ معٲفی مےٚ دوٚپ نہ وۄنۍ پزٮ۪س نہٕ وۄنۍ کَروس نہٕ تیوٗتاہ کیٚنٛہہ أمۍ مٔنٛج مےٚ معٲفی تہٕ پَتہٕ ترٛوو مےٚ یَلَے مےٚ دوٚپ چلو کیٚنٛہہ چھُنہٕ